کۄپوٲرِس منٛز چھ اکھ جاے یتھ زن کَلارُس وَنان چھِ تَتہِ چھِ سَتھ درواز یتھ زَن وَننہٕ چھِ یوان تِم چھِ تِم گۄپھٕ یہِ زَن چھِ سَتن دروازن اندر تِم ہَسا چھِ کَلارُس گژھان ہور رشیا گژھان بیاکھ اکھ دٔلیٖل چھِ کِنٛگ اکھ ہَسا اوس یُس زَن پیٖر پَنچال ایریاہس اوس پَکناوان ہستٮ۪ن پیٹھ اوس سامان ساران ییٚلہِ زَن أکِس ۂستِس رِکن گٔے سُہ گوٚو ڈُلہٕ تٔمس آو یہِ منظر پَسند تٔمۍ منگنٲے ساسہٕ بٔدۍ ۂسۍ تہٕ دِوان اوسُکھ پَتہٕ اِتھٕے کٔنۍ دَقہٕ تہٕ تِم ٲسۍ ڈُلہٕ گژھان بیاکھ دٔلیٖل چھِ یِتھ کٲٹھۍ حَبہٕ خوتوٗنہِ ہِنٛز یۄس زَن حَبہٕ خوتوٗن چھِ سۄ ٲس اکہِ دۄہ پَننِس باغس منٛز گٮ۪وان اپٲرۍ اوس بادشاہ یوسف شاہی چَک پَنُن فوج ہیٚتھ ییٚلہِ زَن تٔمۍ سۄ آواز بوٗز سۄ ٲس گٮ۪وان تَتہِ باغس منٛز ییٚلہِ یوسف شاہی چَکن یہِ آواز بوٗز تٔمس آیہِ یہِ بڑٕ پَسند تہٕ ووت أمِس نِش تہٕ کوٚر أمۍ أمسٕے سۭتۍ پَتہٕ کھاندر بیاکھ دٔلیٖل چھِ مہاراجہ ۂری سِنگ یُس ییٚتیُک بادشاہ چھُ اوسمُت سُہ اوس شِکار کرنہِ گژھان شِکار گاہ کھسان اوس یپٲرۍ مہاراجی یتھ زَن ناو چھُ مہاراجہ ۂری سِنگ روڈ پَتہٕ ٲسۍ گامکٮ۪ن امہِ گامکٮ۪ن لُکن نِوان تُلِتھ یتھ زَن بیٚگارِ ٲسۍ وَنان بیٚگارِ نِیُن تہٕ تِم ٲسۍ حق رَٹان یِمن جاناوارن یِمن زَن کَکو چھِ وَنان تہٕ تِمن ٲسۍ تِم ٲسۍ شِکار کران یتھ زَن ناو چھُ شکار گاہ تٔتھۍ وَجہس پیٹھ آو اتھ ناو وَننہٕ شِکار گَاہ تَتی ہَسا ٲسۍ یِم شِکار کران تہٕ